وعلیکُم اسلام ڈاکٹر ٹھیٖک تُہۍ چھِو الطاف صٲب آ أسۍ چھِ آڈیشن سکوٗل پٮ۪ٹھ تہٕ تۄہہِ چھُو ییٚتہِ نیٚچوٗ پَران عرفان صٲب آ سُہ چھُ بٮ۪مار تہٕ سُہ نِیٖتون گَرے سُہ اوس زیادَے پَہَن بٮ۪مار آ تٔمِس حظ کھوٚت فِوَر اَچانکَس منٛز اوس تھوڑا چَکر پَہم یِوان تہٕ اگر تُہۍ ییٖہو تہٕ وُنکٮ۪س آ اَدٕ اَدٕ اسلام علیکُم اسلام علیکُم